سانہِ کٔشیٖر منٛز چھِ واریاہ ٹرٛیڈِشَنٕز تہٕ کَسٹَمٕز اگر أسۍ ڈرٛسٕچ کَتھ کَرو سانہِ کٔشیٖرِ منٛز چھِ پھٮ۪رَن لاگان قٔمیٖز یَزار ٹوٗپۍ دِوان بیٚیہِ چھِس اَبیا تہِ چھِ زَنہِ لاگَن نِکاب چھِ پٮ۪ٹھٕ دِوان بیٚیہِ چھِ یِم بُزَرٕگ زَنہِ چھِ تِم چھِ خاصہٕ وَلَن اگر أسۍ ڈانسٕچ کَتھ کَرو ییٚتہِ چھُ خاص کَر اَکھ ڈانٕس روٚپھ بیٚیہِ چھِ چھۄکُر نَژان خانٛدرَن پٮ۪ٹھ فُڈٕچ کَتھ اگر کَرو ییٚتہِ چھُ وازوان اَکھ خاص فُڈ تَتھ منٛز چھِ اَسہِ یِوان رِستہٕ کَباب کۄرمہٕ وۄنۍ چھِ کینٛہہ باقٕے چیٖز تہِ ایڈ آمٕتۍ کَرنہٕ مَشروٗم چھِ فُل گوٗبی چھِ